ہیٚلو وعلیکُم اسلام أسۍ چھِ ڈیپاٹمٮ۪نٛٹَل سِٹور پٮ۪ٹھ تۄہہِ کیٛاہ اوسوٕ کَرُن آ اَسہِ ٲس یِم چیٖز ضروٗرَت اَسہِ اوس مَسالہٕ ضروٗرَت اَسہِ اوس دۄد ضروٗرَت اَسہِ اوس موزٕ ضروٗرَت بیٚیہِ اوس اَسہِ یہِ مَسالہٕ ضروٗرَت سُہ چھِ حظ تۄہہِ تیٖل چھُ نوٗن تیٖل نوٗن چاے لیٚدٕر مَرژٕوانٛگَن چھِ دالچیٖنن چھےٚ ٲلہٕ چھِ بُڈٕ ٲل چھِ بیٚیہِ ؤنۍتو پَلو چھُو تۄہہِ اَتہِ ایٚوٮ۪لیبُل اَتہِ پَلو کاسمیٹِک سیکشَن چھُو تۄہہِ تَتھ منٛز کیٛاہ کیٛاہ چھُ اَچھا اَچھا اَچھا اَچھا ٹھیٖک گوٚو کاسمٮ۪ٹِک چھُ مطلب آل موسٹہٕ سورُے مےٚ ؤنۍتو تھرٛٮ۪ڈ تھرٛٮ۪ڈ باکٕس تِم چھا ایٚوٮ۪لیبُل کانٛمبہٕ سٮ۪ٹ تِم تہِ چھا ایٚویلیبُل کم ٹِشوٗ پیپَر وغیرہ ٹھیٖک تُہۍ ؤنۍتو بیٚیہِ ٲس مےٚ اَکھ یہِ خاص آیٹَم مےٚ چھِ بےَ یا وٮ۪کٕس آسان باڈی وٮ۪کٕس تِم چھا سُہ چھُو تۄہہِ اَتہِ ایٚویلیبُل ہاے مگر مےٚ حظ ٲس سُہ ضروٗری ضروٗرَت تُہۍ ہیٚکِو نا میٛانہِ خٲطرٕ سُہ

پَگاہ شام تام یا کٲلۍ کٮ۪تھ شام تام ہیٚکیٛاہ میٖلِتھ آ ٹھیٖک مےٚ ؤنۍتو تۄہہِ چھَو ہوم ڈیلِؤری اَتہِ ایٚویلیبُل ہوم ڈیلِؤری سٔروِس اَچھا ترٛٮ۪ن کِلوٗ میٖٹرَن تام چھِ أسۍ چھِ تۄہہِ مطلب ڈۄڈ کِلوٗ میٖٹَر دوٗر بَسان بیٚیہِ ٲسۍ مےٚ تُہۍ ؤنۍتو یہِ بیبیٖزَن یُس دۄد چھُ لَگان مطلب لٮ۪کٹوجَن چھِ تِم تہِ چھا ایٚویلیبُل اَتٮ۪ن وُنکٮ۪نَس چھا سِٹاکَس منٛز چھا وُنکٮ۪نَسَن چلو بہٕ کَرو تۄہہِ ییٚتھۍ نَمبرَس چھُو تۄہہِ واٹٕس ایپ کَرُن بہٕ کَرو تۄہہِ لِسٹہٕ سٮ۪نٛڈ تُہۍ کٔرِو مےٚ ہوم ڈِیلِوَر بیٚیہِ کٔرۍ بیٚیہِ ؤنۍتو مےٚ تُہۍ یہِ اٮ۪م پیٚے نَمبَر یُس آسان چھُ اٮ۪م پیٚے چھا گژھان گوٗگٕل پیٚے چھا گژھان آ بیٚیہِ اوس مےٚ ضروٗرَت موزٕ چھِ موزٕ لَگن رُمال یا سِٹول چھِ آسان اَپَر چھِ تِم تہِ چھا ایٚویلیبُل اَچھا ٹھیٖک ٹھیٖک چلو ٹھیٖک تُہۍ کٔرِو مےٚ کٲم یا بہٕ ترٛاوو تۄہہِ یہِ سورُے یِم تۄہہِ مےٚ چیٖز ؤنوٕ یِم چھِ ایٚویلیبُل بہٕ ترٛاوو تۄہہِ یِم واٹٕس ایپ آ تہٕ تُہۍ کٔرِو مےٚ یِم ہوم ڈِیلِؤری ٹھیٖک چھا چلو ٹھیٖک چھُ بہٕ کَرو چلو ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ چلو ٹھیٖک او کے